واریاہ سٹوڈنٹ چھِ تِم تہِ یم نہٕ سُکول چھِ ہیٚکان اَٹیٚنڈ کٔرِتھ کینٛہہ کیازکہ تمن چھِ گَریلوٗ پرابلم آسان مَطلَب تمن چھ پیٚوان واریاہ زیادٕ سیٚکرِفایس کَرُن کٲنٛسہِ چھِ مَطلَب گَرٕ پونسَن ہٕنٛز کمی آسان یا کینٛہہ تہِ چھُ آسان تم چھِ نہٕ ہیٚکان گَرٕ پَتہٕ کَنٹنیوسلی سُکول نیٖرِتھ کِہیٖنۍ تہِ تمن چھ پیٚوان واریاہ ؤرک تہِ کَرٕن کٲم تہِ پیٚوان کَرٕنۍ یمہ سۭتۍ تم گَرکیٚن تہِ ہیٚلپ کَرن مگر پَنن پَڑھٲے تہِ چھِ کنٹِنیو ہیکان تھٲیِتھ یا ویٚدر پرابلم چھِ آسان گَژھان چھِ یا زٕ ساس وُہ پیٚٹھ گوٚو کووِڈ ناینٹیٖن پیٚتھٕ امہ سۭتۍ تہِ گیٚیہِ واریاہ زیادٕ پرابلم شُرۍ چھِ نہٕ ہیٚکان سُکول گٔژھِتھ کینٛہہ یا ماحولیاتی پرابلم چھ آسان کینٛہہ تمہ سۭتۍ چھ یا ویٚدر چھُ آسان یا روٗد چھُ پیٚوان زیاد شیٖن چھُ ماحول موسم چھُ واریاہ زیادٕ خراب امہ سۭتۍ تہ چھِ نہ ہیٚکان شُرۍ سُکول کنٹِنیوسلی گٔژھِتھ کِہیٖنۍ تہِ